مےٚ چھِنہٕ زیادٕ ہِسٹری پےَ کیٚنٛہہ مگر مےٚ چھِ پےَ کہِ امیُک فاونٛڈر چھِ ٲسۍمِتۍ آغا سیعد یوٗسف الموسوی الصوٗفی تہٕ بَڈٕگٲمِس کیٛازِ چھُ بَڈٕ گام ونان یہِ چھُ یِوان ماننہٕ کہِ بَڈگامس چھُ اِنگلِش پٲٹھۍ وَنان بِگ وِلیٚج امیُک مطلب گوٚو ییٚتہِ زیادٕ پاپلیشَن آسہِ ییٚتہِ زیادٕ لوٗکھ آسان روزان مطلب گوٚو بَڈ میٖنٕز بِگ گام مطلب گوٚو وِلیج بِگ وِلیٚج